أسۍ چھِ واریاہ زیادٕ مطلب احتِیاط کَران پنٛنٮ۪ن کُلٮ۪ن ہُنٛد أسۍ أسۍ چھِ وَقتَس پٮ۪ٹھ تِمَن دَوا چھَکان تِکیازِ تِمَن گَژھِ نہٕ سِکیپ کھَسٕنۍ کِہیٖنۍ یا روٗد سۭتۍ چھِ روٗد سۭتۍ گَژھن نہٕ سٲنۍ وٲر گَژھِ نہٕ روٗد سۭتۍ خراب گَژھٕنۍ کِہیٖنۍ أسۍ چھِ تٕمَے تٕمَے قٕسمٕکۍ دَوا چھَکان تٕمَے تٕمَے قٕسمٕکۍ تِمَن یہِ فٔٹِلایزٲرٕس پٮ۪سٹسایڈٕس چھَکان یِمو سۭتۍ تٕم ہیٚکان چھِ شیٖن ژٲلِتھ شیٖن ژٲلِتھ روٗد ژٲلِتھ واریاہ واریاہ احتِیاط چھِ أسۍ پَنٕنۍ کُلۍ بَجاونہٕ خٲطرٕ کَران